بِلکُل آز چھِ واریاہ سِکیٖمٕز گورمٮ۪نٛٹَن تھَمژٕ لُکو خٲطرٕ ہٮ۪لٕتھ رٕلیٹٕڈ سِکیٖمٕز یِمو سۭتۍ لُکَن فٲیدٕ چھُ واتان خاص کَر یُس بِلو پاوَرٹی لاینہِ ہُنٛد نفر چھُ آسان تہٕ اَتھ سۭتۍ یِمَن سِکیٖمو منٛز چھِ یِمَن واریاہ سِکیٖم لایِک اَشُمَن بھارَت چھِ اَکھ سِکیٖم تَتھ انٛڈَر چھِ گَژھان واریاہَن بٮ۪مارَن علاج تَمہِ وَرٲے چھِ گولڈَن کاڈ گولڈَن کاڈ سۭتۍ چھِ گژھان کٲم تَمہِ سۭتۍ چھِ پانٛژھ لَچھ رۄپیہِ أکِس مٔریٖزَس تَران تہٕ ییٚمہِ سۭتۍ تٔمِس علاج چھُ گژھان تَمہِ علاوٕ چھِ واریاہ مطلب اِنشورنٕس سِکیٖمٕز یِم ہٮ۪ل ہٮ۪لٕتھ رٕلیٹٕڈ چھِ اب اَگر ہٮ۪لتھٕچ کانٛہہ تہِ پرٛابلِم آسہِ تَمہِ ساتہٕ چھِ گژھان واتان فٲیدٕ پیشنٛٹَس تہٕ اَتھ سۭتۍ سۭتۍ چھِ مطلب ڈِفرَنٛٹ ہاسپِٹَلٕز ڈِسپٮ۪نسٔریٖز یِم گورمٮ۪نٛٹ تھَمژٕ یِمَن منٛز اَلگ اَلگ سِکیٖم انٛڈَر چھُ علاج گژھان تہٕ اَمہِ خٲطرٕ چھِ اٮ۪پلَے کَرُن سی اٮ۪س ای سٮ۪نٛٹَر پٮ۪ٹھ آدھار کاڈ چھُ اَمہِ خٲطرٕ ضٔروٗری آسان تہٕ بیٚیہِ اٮ۪ڈَنٹِٹیٖز آسان چھِ أکِس سۄ تہِ چھُ ضٔروٗری